اسلامُ علیکُم بہٕ چھس روزان ٲں بنٛڈٕ پوٗر اسہِ چھِ واریاہ بٔڑ پارک آنٛگنَس منٛز مےٚ چھِ گژھان واریاہ ٲں خۄش سۄ تتھ منٛز چھِ اسہِ واریاہ قٕسم پوٗش سۄ چھِ ورایاہ زیادٕ بٔڑ مےٚ چھِ گژھان پوٗس واریاہ خۄش بہٕ چھس صُبحٲے ییٚلہِ بہٕ وۄتھہٕ سُلہِ پتہٕ چھس بہٕ تتھ آب تراوان تِمن پوٗشن مےٚ چھِ تِم واریاہ خۄش گژھان بہٕ چھس تِمن پانے سٲرسٕے آب تراوان واریاہ ٲں زیادٕ سُلہِ تِم چھِ واریاہ تتھ منٛز چھِ اسہِ واریاہ قٕسم پوٗش واریاہ زیادٕ خوبصورت پوٗش پتہِ چھس بہٕ تِمن صُبحٲے سُلہِ وۄتھان پتہِ چھس بہٕ آب تراوان تِمن پانے سُلہِ ٲں سۄ چھِ واریاہ اصٕل خوبصورت پارک تہِ چھِ تتھ پتہٕ چھِ تتھ ییٚلہِ تہِ تتھ گاسہٕ چھ یِوان ٲں بہٕ چھس پانے بناوان تہِ پارک بہٕ چھس تتھ پانے سُہ گاسہٕ واسہٕ پتہٕ کڑان ٲں پوش چھِ مےٚ واریاہ زیادٕ خۄش گژھان ییٚلہِ تہِ بہِ کُنہِ جاے پوش چھَس وُچھان ٲں پتہٕ چھَس بہٕ ونان اوٚبجیس مےٚ ان تہٕ یہِ پوش إں پتہٕ چھِ أسۍ تتھ منٚز تِم لاگان بہِ چھس پرٮ۪تھ کانٛہہ پوش ییٚلہِ تہِ بہٕ کُنہِ جایہِ وُچھہِ ٲں بہٕ چھَس لاگان گھرِ نیٲے یِم پوش انِو بہٕ پتہٕ چھِ أسۍ تتھ منٚز تِم لاگان مےٚ چھِ تِم واریاہ زیادٕ خۄش گژھان پارک بہٕ چھَس تتھ سٲلِم کیٚنٛہہ پانے کران اسہِ بہٕ چھَس تتھ سُلہِ تراوان آب پانے تہٕ ٲں پتہٕ چھِ أسۍ تتھ منٛز تتھ چھِ أسۍ گاسہٕ ٲں ییٚلہِ تہِ تتھ گاسہٕ چھُ کھسان سُہ تہِ چھس بہٕ پانے کڑان تتھ تتھ چھَس بہٕ مشیٖنہِ سۭتۍ کڑان سُہ یا کیٚنچی سۭتۍ إں کڑان سُہ گاسہٕ ٲں تمہِ وغٲر تہِ چھُ اسہِ زمیٖن إں وٲر ٲں واریاہ زیادٕ بٔڑۍ تتھ منٛز چھِ أسۍ لاگان سبزی وبزی تتھ منٛز چھِ أسۍ ٲں ہاکھ ٲں مُجہِ گۄگجہٕ ٲلوٕ بہٕ چھس نہٕ سۄ کٲم کران کہیٖنۍ سۄ ٲں سۄ چھِ سٲلِم میٲنۍ ممی کران پانے مگر بہٕ چھس آسان وُچھان ییٚلہِ تہِ سۄ کرِ سۄ چھِ گۄڈٕ سۄ زمیٖن تُلان پتہٕ چھِ سۄ تتھ شیران ٲں پتہٕ چھِ سۄ تتھ منٚز بیٲلۍ تراوان پتہٕ ییٚلہِ تِم کھسان چھِ پتہٕ سۄ ٲلوٕ لاگان تتھ منٛز ٲں تتھ منٛز چھُ سٲلَم سبزی لاگان سۄ چھِ تتھ منٛز بیٲلۍ ووان سۄ چھِ تتھ شیران تتھ زمیٖنس چھِ سۄ پانے تُلان ٲں پتہٕ چھِ سۄ سٲلِم کیٚنٛہہ سبزی نیران اسہِ ٲں گھرِ ٲں بازرٕ چھُ واریاہ زیادٕ درٛوگ آسان وارِیاہ اسہِ چھِ واریاہ سبزی گھرِ تہِ نیران سۄ چھِ ٲں پانے تتھ تُلان شیران صُبحس شامس تہِ چھِ تتھ آب تراوان سۄ پانے ٲں تمہِ منٛز ٲں پتہٕ چھِ سۄ سبزی کڑان تتھ پانے زمیٖن ومیٖن چھِ سۄ پانے شیران بہِ چھس آسان تٔمس وُچھان بہٕ چھس بہٕ چھس نہٕ سۄ کٲم کران کیٚنٛہہ مےٚ چھنہِ سۄ تگان کیٚنٛہہ بس بہِ چھس آسان وُچھان سۄ کیاہ چھِ آسان کران تتھ تتھ منٛز چھِ اسہِ واریاہ زیادٕ کُلۍ کُلۍ لٲگِتھ تتھ منٛز چھِ ورایاہ زیادٕ ٲں سبزی اسہِ چھِ واریاہ سبزی نیران گھرے تمہِ وغٲر تہِ چھِ اسہِ إں باغ أکہِ باغ تتھ منٛز چھِ اسہِ کُجہٕ لٲگِتھ تتھ منٛز چھِ ٲں واریاہ زیادٕ کُجہٕ تِمن تتھ تِمن منٛز تہِ چھِ کران سٲنۍ گھرِکۍ کٲم تتھ چھِ اسہِ رازٕمہ لٲجمَژ تِم چھِ گۄڈٕ سُہ زمیٖن چھُ پیٚوان گۄڈٕ تُلُن سٲلِم چھِ تِم سُہ تُلان ٲں پتہِ چھُ پیٚوان تتھ شیرُن پتہٕ چھُ پیٚوان تتھ پٮ۪ٹھ سگ دیُن تمہِ پتہٕ چھِ تتھ ووان تِم پتہٕ چھِ تتھ گاسہِ تہِ ییٚلہِ تتھ کھسان چھِ سُہ چھُ پیٚوان تتھ لونُن سُہ تہِ چھُ ٲں مشیٖنۍ سۭتۍ پیٚوان لونُن اوٗرٕ یوٗر ٲں سُہ چھُ واریاہ زیادٕ بٔڑ تتھ منٛز تہِ چھِ اسہِ سٲل واریاہ رازمہ نیران تتی اسہِ چھَنہِ پیوان تِم مٔلۍ اننہِ کہیٖنۍ تہٕ تتہِ تِم چھِ دِوان واریاہ درٛوگ تہٕ مگر اسہِ چھِ گرے نیران تِم ٲں تتھ تہِ چھِ لگان زیادٕ محنت تتھ چھُ تتھ تہِ چھُ پیٚوان سُہ تُلُن تُلُن تراوُن شیرُن چھُ پیٚوان ٲں تِم چھِ کران سٲلِم کی گھرِکۍ پانے ٲں بیٚیہِ چھِ تتھ منٚز کُجہٕ تِمن تہِ چھُ پیٚوان لوٗنن گاسہٕ ٲں تمہِ پتہٕ تِمن چھُ نیران مال تتھ تہِ چھُ پیٚوان کرٕنۍ تتھ تہِ چھِ پیٚوان کھاد تراوُن ٲں زمیٖن چھُ پیٚوان تُلُن ٲں واریاہ تتھ تتھ چھِ پیٚوان دوا چھَکٕنۍ تتھ چھِ پٚیوان اۭں ٹَک چھِ پیٚوان کرُن پتہٕ چھِ پیٚوان سُہ کاٹھ اسہِ وٹُن تتہِ پتہٕ چھِ پیٚوان سُہ ٲں پتہٕ چھِ سُہ ہۄکھناوان پتہِ چھِ سُہ زالان پتہِ چھِ تتھ تہِ چھِ نیران ژٕنہِ تہٕ سُہ تہِ چھِنہِ اسہِ پیٚوان مٔلۍ انُن کِہیٖنۍ تِم تہِ چھِ واریاہ ٲں سُہ تہِ چھِ واریاہ بوٚڑ باغ تتھ چھِ سٲلِم کٲم کران اسہِ گھرِکۍ ٲں یا چھِ أسۍ مزوٗر تراوان تتھ سُہ چھِ واریاہ زیادٕ بوٚڑ ٲں تتھ تتھ چھِ پیٚوان رازٕمہ چھِ أسۍ تتھ تُلان پتہٕ چھِ پیٚوان تِم کڑٕنۍ پتہٕ چھِ أسۍ تِم گرٕ انان پتہٕ چھِ تِم پیٚوان کڑنہِ ٲں پتہٕ چھِ تِم شیران پتہِ چھِ أسۍ تِم کڑان تمہِ منٛز پھَلیٚو پتہٕ چھِ پیٚوان تِم تاپس تراونہِ پتہٕ چھِ تِم ہۄکھناوان پتہٕ چھِ أسۍ تھاوان تِم ٲں ونٛدس کُن پتہٕ چھِ أسۍ تِم ٲں ونٛدس منٛز چھِ أسۍ تِم کھیٚوان مطلب اسہِ چھِ گرے نیران تِم اسہِ چھَنہٕ پیٚوان بازرٕ اننہِ تِم کہیٖنۍ ٲں تہٕ تتھ تہِ چھِنہٕ تتھ تہِ چھِ بیٚیہِ محنت لگان پتہٕ چھِ پیٚوان محنت کرٕنۍ کرن چھِ أسۍ ٲں گرِے سٲلِم تتھ تہٕ ٲں باغس تہِ چھِ لگان محنت تتھ چھُ پیٚوان دوا چھَکُن پتہٕ چھِ پیٚوان ییٚلہِ مال چھِ گژھان تیار پتہٕ چھِ پیٚوان پیٹہِ بناونہِ پتہٕ چھِ پیٚوان سُہ تِمن منٛز برُن پتہٕ چھِ تِم آسان واریاہس ٹایمس چھِ پیٚوان تھاوُن تِم ٲں تمہِ پتہٕ چھِ پیٚوان تِم واٹنہِ تِم چھِ پیٚوان پیٹہِ پیٚوان واٹنہِ پتہٕ چھِ پیٚوان تِمن منٛز پتہِ چھِ بران مال تِمن منٛز پتہٕ چھِ أسۍ سُہ ٲں سوٗزان پتہٕ چھِ تِم پتہٕ چھِ سُہ منڈی سوٗزان تتھ چھِ آسان باپٲرۍ اصٕل پٲٹھۍ ٲں نِوان چھِ تِم سُہ تمہِ پتہٕ چھُ پیٚوان سُہ زمیٖن بیٚیہِ شیرُن پتہٕ چھِ پیٚوان سُہ تُلُن تِمن چھِ پیٚوان سُہ گاسہِ أنٛدۍ أنٛدۍ اۭں گاسہٕ پیٚوان أنٛدۍ أنٛدۍ ژٹُن تہٕ تمہِ سۭتۍ چھِ تِم واریاہ اصل روزان بیٚیہِ چھِ تتھ ٹکھ دیُن پتہٕ چھِ تتھ سُہ کاٹھ پیٚوان وٹُن تتہِ تمہِ پتہٕ چھِ پیٚوان پتہٕ تتھ إں بیٚیہِ نَیہِ پیٚوان بیٚیہِ چھِ أسۍ بیٚیہِ تتھ رازمہ ووان ٲں تمہِ خٲطرٕ چھُ پیٚوان سُہ شیرُن سُہ چھُ پیٚوان تُلُن پتہِ چھُ پیٚوان سُہ ترٛل تام پھِٹراونی کرُن چھُ پیٚوان سوٚم زمیٖن پتہٕ چھِ أسۍ تتھ ووان سُہ پتہٕ چھِ تتھ نیران تِم نَیہِ ٲں پتہٕ ٲں پتہٕ چھِ آسان سُہ خٲلی تہِ چھُنہٕ آسان کِہیٖنۍ تہِ نیران چھُ پتہٕ ٲں نوٚو پوٗر تتھ تِم تہِ چھِ أسۍ تُلان پتہٕ چھِ أسۍ شیران تِم تہِ چھِ ییٚلہِ تِم کھسان پتہٕ چھِ أسۍ توٗر گژھان انان چھِ أسۍ تِم وٹِتھ ٲں سٲلِم چھِ أسۍ کڑان بس چھِ أسۍ گھرٕ انان تِم کڑان چھِ أسۍ واریاہ بٲژ چھِ أسۍ سمان بس چھِ أسۍ تِمن پھٔلۍ کڑان تراوان چھِ أسۍ ٲں تاپس تِم ہۄکھناوان چھِ تھاوان چھِ أسۍ تِم ونٛدس کُن پتہِ چھَنہٕ اسہِ پیٚوان ونٛدس ٲں مٔلۍ شٔلۍ اننہِ کہیٖنۍ تہِ اسہِ چھِ تِم سٲلِم گرے نیران